ہیٚلو وعلیکُم سلام سلام علیکُم اہن حظ آ تُہۍ چھِو حظ ٹھیٖک آ مےٚ حظ ٲس یہ جانکٲری حظ ٲس تھوڑا بہت زانن تۄہہِ یمہ پاوَر فٹِنٛگ مُتعلِق اہن حظ آ اسی ٲس پاوَر فٹِنٛگ کَرنۍ تُہۍ ہیٚکِو مےٚ ؤنِتھ تُہۍ یتھ پاوَر فٹِنٛگ مُتعلِق کیاہ کیاہ چیٖز لگن اَسہِ اَسہِ ٲس کَرنۍ نہ نہ دۄن پوٚہرَن کَمپلیٖٹ دۄن پوٚہرَن فِٹِنٛگ کَرنۍ تُہۍ ؤنو مےٚ اسہ کیاہ کیاہ لَگہِ تتھ روٗم کیاہ چھِ تتھ روٗم ٲٹھ تتھ چھِ باتھروٗم زٕ اَٹیچ بیٚیہِ کیاہ چھُ تتھ الپل ہیٚکن تتھ ٲسِتھ یمے تقریباً سَتَتھ شیٖتھ اکھ ہتھ تہٕ وُہ رۄپیہ پۄینٹَس ٹھیٖک سُہ کوتاہ ہیٚکہِ اَسہِ گٔژھِتھ کمپلیٖٹ تقریباً ریٚتھ کھَنڈ آ تتھ کوتاہ پرایز گَژھِ اَسہِ سٲرسے کمپلیٖٹ زٕ لچھ تانۍ سُہ جی ایم سیٖریٖز پریٚفَر کران اصل تتھ تتھ مَنٛز کم لیمپ کٔرِو تُہۍ یوٗز یم لمپ ومپ لیومِنَس تتھ تتھ مَنٛز چھِ وَیَر تہِ گَژھان یوٗز وَیَر گَژھِ آسن اصل تتھ مَنٛز

ژور ایم سُہ چھُ ٹھیٖک سُہ آسہِ آ سُہ گَژھِ ٹھیٖک تتھ آ تتھ گَژھِ آسن مگر الگ الگ اسہ لَگُن مَطلَب اسہِ چھُ پگاہ ٹرانسفارمر چلاوُن سُہ گَژھِ الگ تتھ گَژھَن ہیٖٹِنٛگ پۄیِنٹ الگ آسن تتھ گَژھن ہُم ٹھیٖک چھُ ہیٖٹِنٛگ خٲطرٕ چھُ ٹھیٖک مےٚ ؤنِو تُہۍ تُہۍ ہیٚکِو مےٚ ؤنِتھ ایٚسٹِمیٹ سورُے اَسہِ کیاہ کیاہ پیٚیہِ اَنُن

ٹھیٖک تیٚلہِ یِیِو تُہۍ صُبحَس تُہۍ دِیِو مَظَر ییٚتہِ چلو ٹھیٖک چھُ اَسَلام